السلام علیکُم وعلیکم السلام تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ شُکُر خۄدایس کُن تُہۍ چھُو حظ پانہٕ ٹھیٖک اَصٕل پٲٹھۍ مےٚ اَوا اَوا سَر مےٚ بوٗز تۄہہِ چھُو یہِ اٮ۪کیڈمی چھُو تُہۍ چلاوان یہ کَتہِ چھُو تُہۍ چلاوان یہِ اٮ۪کیڈمی سرینگرٕ بہٕ چھُس یہِ لٔڑکہٕ اَکھ ییٚتہِ نہ کۄلگامہِ پٮ۪ٹھ سَاوتھٕ پٮ۪ٹھ حظ بہ اوسُس یژھان مےٚ بوٗز تُہۍ چھُو یِتھ پٲٹھۍ کوچِنٛگ ووچِنٛگ کَران بہٕ اوسُس دَپان تۄہہِ کٔرِوا مےٚ کوچِنٛگ حظ سرینگر کَہ بہٕ چھُس یہِ آلرَونڈَر چھُس بہٕ اَوا اَوا بیٹِنٛگ تہِ تہٕ بولِنٛگ تہِ لٮ۪فٹ آرَم چھُس بہٕ نا آف فُٹ سِپنَر بیٚیہِ چھُس بہٕ رایٹ ہینٛڈ بیٹِنٛگ کَران آ تہٕ تُہۍ ؤنۍتو مےٚ یہِ اَتہِ کٔمۍ حِسابہ چھُ ہُہ فیٖس ویٖس کیٛاہ چھُو رَٹان تُہۍ مطلب ؤرٕک آوُٹ چھُوا کرناوان دَہ ساس رۄپیہِ یہِ مطلب ؤرٕک آوُٹ پٔرٕک آوُٹ جِم ڈایٹ پٕلان وَغیرہ او رَنِنٛگ وَنِنٛگ چھُس بہٕ گَری کَران تھوڑا تھوڑا رَنِنٛگ چھُس کَران تھوڑا جِم تہِ چھُس گری کَران

گوٚو جِم تہِ چھُو کَرناوان ڈایٹ مطلب کھٮ۪ن وٮ۪ن کیٛاہ انتظامہ اَصٕل چھُ آسان ما رٮ۪ت ہَفتَس منٛز چھا مطلب الگ الگ یِوان کِنہٕ مطلب کیٛاہ چھُ رِ ہَفتَس منٛز کیٛاہ چھُ یِوان برٛیکفاسٹَس پٮ۪ٹھ کیٛاہ چھُ آسان لنٛچَس منٛز کیٛاہ چھُ آسان یہِ ٹھوٗل ووٗل یہِ مطلب ٲلوٕ پَراٹھ ٹھوٗل گٮ۪و وٮ۪و وغیرہ برٛیکفاسٹَس منٛز

فیٖس کیٛاہ چھُ فیٖسَس گژھِ کینٛہہ کم وۄنۍ چھُنا اَسہِ دوٗرِ پٮ۪ٹھ یُن بیٚیہِ کیٛاہ حظ ؤلِو حظ سَر بہٕ کَرو تۄہہِ بیٚیہِ فون حظ ہہ اَدٕ حظ السلام علیکم